ژوٗنٹھ چھُ کیل چھِ سَنٛگتر چھ دچھ چھِ گازٕر چھِ پالَک چھِ رُوانٛگَن چھِ ٲلوٕ چھِ ویٖٹ چھُ یِوان اوٹس چھُ یِوان گرینٕز چھ یِوان اتھ مَنٛز دۄد چھ یِوان ژامَن چھِ یِوان بَٹَر چھ یِوان بیٚیہِ چھُ اتھ مَنٛز یِوان بیٖنزٕ چھُ یِوان دال چھ یِوان گاڈ چھُ یِوان ماز چھُ یِوان ٹھوٗل چھُ یِوان کُکیٖز چھِ یِوان اتھ مَنٛز چاکلیٹ چھُ یِوان آیس کریٖم چھِ یِوان کیکس چھ یِوان یِم چھِ سٲرے فُڈ آیٹَمز بیٚیہ چھ واریاہ